کوپوٲرِس منٛز چھُ عام طور اکھ کٲشری زیادٕ بَسان اَلبتہ کینٛژہن علاقن یِتھٮ۪ن گامَن منٛز چھُ پَہاڑی تَتہِ روزان ییٚلہِ کٲشرن پَہارٮ۪ن سۭتۍ چھُ آسان کٔمنِکیٹ کَرُن پَنہٕ ؤنۍ چھکھ آسان کَتھ کَرٕنۍ تِم چھِ عام طور اُردو پٮ۪ٹھ کران کَتھ ہُمن تہِ چھُ اُردو سَمجھ یِوان تہٕ کٲشُر چھُ کٲشِر یِم کوپوٲرِس منٛز روزان چھِ تِمن تہِ چھِ اُردو اَصٕل پٲٹھۍ سَمجھ یِوان کَلچر کیاہ چھُ کَلچر چھُ سیم تِم تہِ چھِ سُے کَلچر فالو کران یُس کوپوٲرِس منٛز آل اوٚور کشیٖر منٛز پرٮ۪تھ جایہِ کرنہٕ چھُ یِوان تِتھٕے کٔنۍ